کیٚنہہ اِنٹرسٹِنگ کٲشِر کَہاوَتھ چھِ مےٚ ژےٚ چھِی میون أچھ منٛز کِٹُر ہَلیٚن بَانن وٕکٕرۍ ٹھانڈ ہِوین ہِوی سَمکھان دَہن رٲومٕژ گاو کَہن نہٕ یِوان اَتھِ کشیٖرِ چھا کَہے گرٕ ہَتہٕ ہوٗنی کھٮ۪تہٕ زَنگ کھٮ۪کھ نے تہٕ زورٕ پِلوَے